سِلینڈرَس حٕظ چھُ پؠوان زیادٕ احتیاط کَرُن نار ہیٚنُک چھُ آسان خَطرٕ گَرَس منٛز چھُ آسن شُر بوٚڑ بَچہِ چھُ آسان تٔمِس چھَ نہٕ آسان پَیی یہِ کیٛاہ چھُ سُہ چھُ ترٛاوَان سُچ پتہٕ تٔمِس چھَ نہٕ پَیی آسان امہِ سۭتۍ ما اَمہِ سۭتۍ کیاہ ہیٚکہِ گٔژھِتھ تَوٕ موٗجوٗب چھِ پؠوان ییٚلہِ تہِ اِنسان گیس سِلینڈر زالہِ تمہِ پتہٕ ییٚلہِ چاے چاہے کیاہ آسہِ کَرُن چاے آسہِ بناوٕنۍ رَنُن آسہِ کیاہ آسہِ کرُن کُس ڈِش چھِ اَسہِ بناوُن تمہِ پَتہٕ چھُ پزِ اَسہِ تھاوُن گیس سِلینڈر بنٛد رِگریٹرس پؠٹھٕے پزِ اَسہِ بنٛد تھاوُن سُچَس پؠٹھ چھُ کُنہِ ساتہٕ چھُ آسان کٲنٛسہِ چھُ آسان گیس سِلینڈَر پَتھرٕ کَنۍ شُر تہِ ہیٚکہِ گٔژھِتھ سُہ تہِ ہیٚکہِ ترٲیِتھ تیٚمہِ موٗجوٗب چھُ سۄ چھِ اگر پَتھرٕ کَنہِ تہِ آسہِ تَمیُک ٹؠنشَن چھُ نہٕ کینٛہہ اگر رِگریٹرس پؠٹھٕے روزِ ہُہ بیٚیہِ گٔژھ آسٕنۍ تَتھ گٔژھ واشلہٕ پاشل آسٕنہِ ٹھیٖک تتھ گٔژھ منٛزٕ منٛزٕ چَک کرُن یہِ چھَ ٹھیٖک یہِ نہٕ نار امہِ سۭتۍ ہیٚیہِ یا کینٛہہ پتہٕ اکھ غلطی سۭتۍ ہیٚکہِ مکان دٔزِتھ ہمساے گٔری دٔزِتھ مان ژٕ سورُے گام تہِ ہیٚکہِ دٔزِتھ اَکہِ ہُمہِ سۭتۍ پہَ بیٚیہِ حٕظ چھُ ییٚلہِ گیس سِلینڈر أسۍ چھِ ییٚلہِ تہِ أسۍ ہہُ زالن چھِ أسۍ چھِ پَتہٕ چاہے چاے آسہِ بناوٕنۍ یا چاہے بَتہٕ آسہِ رنُن أسۍ چھِ پتہٕ تھاوان یِتھٕے کٲٹھۍ لٲگِتھ تہٕ نیران چھُ پانس کران چھِ بدل بدل کٲم تتھ چھِ گرٛیٚکھ یِوان سُہ چھُ کھسَن پیٹھ تتھ چھُ چاہے چاے آسہِ سُہ چھُ سۄ چھِ چاے نیٖرِتھ ژَلِن سۄ چھِ چاے تَپٲرۍ وَسان ژارٮ۪و کِنۍ چاہے سیُن آسہِ سیُن چھُ پریشر کُکر چھُ سِٹی دِوان تتھ تہِ چھُ سیُن رَتھ ژَلن منٛزٕ نیٖرِتھ سُہ تہِ چھُ وۄتھان تمہِ سۭتۍ تہِ ہیٚکہِ نار دِتھ تہِ پزِ نہٕ اَسہِ کَرُن کینٛہہ ییٚلہِ تہِ أسۍ ہیٖٹر گیس سِلینڈَر زیاد اَسہِ پزِ احتِیاط تھاوُن نہَ شُر چھُ ییٚمہِ سۭتۍ ہیٚکہِ سُہ چھُ امہِ سۭتۍ ہیٚکہِ ایٚحہِ نار ہیٚتھ بیٚیِہ حٕظ چھُ یَس گیس سِلینڈر تَتھ حٕظ چھِ رِگریٹرس رِگریٹرس پؠوان پَمپ کَرُن سُہ چھُ وُچھُن یہِ چھ ٹھیٖک چَلان یا کینٛہہ کُنہِ ساتہٕ چھُ آسان رِگریٹر ہیور یاں کُنہِ ساتہٕ چھُ نہٕ آسان ہُہ ہَپٲرۍ چھِ أسۍ زالَن گیس سِلؠنٛڈَر اَسہِ چھ نہٕ آسان پیتھ پَیی اتھ مہَ ہیٚیہِ نار کِہیٖنۍ تمہِ موٗجوٗب چھُ اَسہِ گَرٕ گیس سِلینڈرَس رِگریٹرس نِش تہِ نظر دِنۍ گیس سِلینڈَر پَزِ نہٕ اَسہِ بیٚیہِ ہُتھ کوٚر وۄنۍ مۄکلہِ گیس اَسہِ تٔتھۍ چھِ پَتہٕ پھران دُبہٕ مٔٹۍ أسۍ چھِ تتھ تَلُک پؠٹھ کران تہِ پزِ نہٕ اَسہِ کینٛہہ تَمہِ سۭتۍ چھُ مچہِ منٛز چھُ آسان یُس یُس سِلینٛڈر چھُ تتھ مَنٛز چھُ آسان مل تہِ بِہِتھ سُہ چھُ مَزٕ بیٚہوان یَتھ چوٗلن چھُ بیٚہوان گیس چوٗلن چھُ بیٚہوان سُہ مَل تمہِ سۭتۍ چھُ نہٕ پتہٕ گیس چُوٗلہٕ تہِ تمہِ آیہِ دِوَان پھلیٚم کِہیٖنۍ تہِ اصل تمہِ تمہِ خٲطرٕ پزِ اسہِ سیٚود ییٚلہِ گیس مۄکلہِ بدل لاگٕنۍ سۄ پزِ نہٕ اسہِ کَرٕنۍ سۄ پزِ نہٕ اَسہِ دُبہٕ کرٕنۍ مٔٹۍ کینٛہہ اسہِ چھُ عادت گوٚمُت أسۍ چھِ دُبہٕ کران أسۍ چھِ دَپان اتھ نیرِ بیٚیہِ ہن تِتھ کٲٹھۍ تہِ پزِ نہٕ اَسہِ کَرُن کینٛہہ تِتھ کٲٹھۍ چھُ سٲنِس جانس خٲطرٕ تہِ اسہِ اسہِ چھُ شُر آسان أسۍ چھِ شُرِس دپان نیرٕ ہوتھن زل گیس تہِ پزِ نسہِ کرُن کینٛہہ گیس ژالنَس چھُ واریاہ تہِ کینٛہہ ہؠتیا تتتھَن پَزِ نہ تھاوُن تیُتھ تہِ کینٛہہ چیٖز یُس وَنۍ آسہِ گیس دزن یا گیس روزِ یَلہٕ تہٕ پتہٕ آسہِ تتتھؠن کیٚن مان ژٕ تیُتھ کانٛہہ چیٖز ییٚمہِ سۭتۍ نار ہے تہِ پزِ نس کَرُن کینٛہہ تَو موٗجُب چھُ تمہِ کھۄتہٕ بہتر چھُ گیس سِلینڈر اگر ریگریٹرس پؠٹھٕے بنٛد گژھِ سُہ روزِ واریاہ تہِ کینٛہہ اصل بَس حٕظ